اَن ایمپلایمٮ۪نٛٹ ریٹ چھِ دۄہ کھۄتہٕ دۄہ بَڈن امہِ خٲطرٕ پَزَن کیٚنٛہہ اَصٕل قدم تُلٕنۍ یہِ فار ایٚگزامپُل اِنڈَسٹرین ہٕنٛز کٔمی چھےٚ سٲنِس ایریاہَس اَنٛدَر ییٚتہِ گژھن کیٚنٛہہ تِم اِنڈَسٹِرٛیل آسہِ تِم فیکٹِرٛی آسٕنۍ یِم اَن ایٚمپٕلایمٮ۪نٛٹہٕ یوٗتھَس تھوڑا سَپورٹ کَرَن تاکہِ تِمَن میلہِ جاب کیٚنٛہہ کَمپٔنی تُم یِم کَمپیٛوٗٹَر بیٚسڈ آسَن یِم آی ٹی بیٚسڈ آسَن کیٚنٛہہ کَمپٔنی تِمہٕ یِمہٕ اِنڈَسٹِرٛیل بیسَن جیسے کہِ سِٹیٖل کیٚنٛہہ کَمپٔنی تِم یِم ایٚجوٗکیشَن بیٚسڈ آسَن کیٛازِکہِ یِم سٲنِس ایٚجوٗکیشَن یوٗتھَس کَنسَلٹَنسی پَکنان یِم سٲنۍ ایٚجوٗکیشَن ریٹ کَرِ سون ہیٚور کیٚنٛہہ کَمپٔنی تِمہٕ یِمہٕ سٲنۍ سافٹوِیر بَنٲیہِ سٲنۍ آٹِفِشَل اِنٹیلِجَنس پٮ۪ٹھ کَرٕ کٲم جیسے کہِ گُگٕل چھُ بِل کُیِک چھُ یِم کیٚنٛہہ بَجہِ بارٕ کَمپٔنی یِم سٲنِس یوٗتھَس ضروٗرت پیٚیہِ دۄہ کھۄتہٕ دۄہ اَمہِ سۭتۍ میلن اَسہِ جاب اَمہِ سۭتۍ میلَن نٔیِس یوٗتھَس جاب کیٛازِ کہِ یِم ڈگری کٔرِتھ شُرۍ چھِ یِمَن چھِ نہٕ دۄہ کھۄتہٕ دۄہ جاب میلان کیٚنٛہہ کیٛازِ یِم چھِ پَتہٕ بے اِنتِہا پریشٲنی مُبتلا گژھان یِمَن ہُنٛد سُہ سَرمایہِ ڈِگری کٔرِتھ چھِ آسان پَتہٕ ڈِپریٚشَن ہٕنٛدۍ شِکار اگر اِنڈَسٹِرٛیَل میلان اِنڈَسٹِرٛیَن منٛز گژھان سیٚٹٕل یِمَن ہٕنٛز اِکانمی ریٹ گژھِ ٹھیٖک یِمَن ہٕنٛز ایٚجوٗکیشَن ریٹ گَژھِ ٹھیٖک یِمَن ہٕنٛز اَن ایمپٕلایمٮ۪نٛٹ ریٹ گَژھِ ٹھیٖک اگر گورمٮ۪نٛٹ یِم قدم تُلہِ وَقتہٕ وِزِ یِم تہِ سٲنۍ شُرۍ پاس آوُٹ چھِ گژھان ڈِگرِیو تھرٛوٗ یِم گژھن وُنکٮ۪نَس وَقتہٕ وِز سیٚٹٕل یِمَن ہٕنٛدِ طرفہٕ میلہِ اتھ اِکانمی اکھ مُلکَس گژھِ اِکانمی بٔڈ بارٕ جَنریٹ بیٚیہِ میلہِ یِمَن پانہٕ تہِ جاب سِکیور سانہِ کَمپٔنی چھِ بے اِنتِہا اِنڈَسٹِرٛیل ییٚتہِ کَم یَتھ چھِ نہٕ سینما ہالٕز کیٚنٛہہ ییٚتہِ چھِ نہٕ تِم اِنڈَسٹرٛیٖز کیٚنٛہہ یِم سٲنِس مُلکَس سَپورٹ کَران اَکھ اِمپوٹ ایکٕسپوٹَس منٛز کیٚنٛہہ یَتھ چھِ نہٕ تِم چیٖز کہِ یس اِنجیٖنٔرِنٛگ ؤرکَس پٮ۪ٹھ پَکہِ حظ برٛونٛٹھ ییٚتہِ گژھن تِم ہاسپِٹَل آسٕنۍ ییٚمہِ سۭتۍ سٲنۍ شُرۍ نٔے نٔے اِنَسٹرٛوٗمٮ۪نٛٹَل أکِس میٚڈِکَل ساینَسس منٛز برٛونٛہہ تہِ پَکناوان